اَکھ مٮ۪موریبٕل اِوٮ۪نٛٹ چھِ مےٚ پَنُن یاد یُس مےٚ مےٚ سۭتۍ گوٚو پٔتۍمِس أکِس ؤریَس منٛز اَتھ گوٚو آز ؤری چَلان کہِ واریاہ واریاہ پیوٚو مےٚ وٕچھُن کہِ کیٛاہ دٔلیٖلَہ گٔے کیٛاہ دٔلیٖلَہ گٔے نہٕ یِتھ پٲٹھۍ بہٕ کَتھ کَرٕ کہِ اَگر أسۍ وَنو کہِ کیٛاہ دٔلیٖل چھِ وٕنۍکٮ۪نَس گژھان بہٕ وَنو تۄہہِ یِتھ پٲٹھۍ کہِ پٔتۍمِس ؤریَس منٛز ییٚلہِ مےٚ ٹُوٮ۪لتھٕ کالِفَے کوٚر تہٕ مےٚ حظ اوس پَتہٕ اٮ۪گزام دیُن بوپی اٮ۪گزام اوس مےٚ دیُتمُت یعنی کہِ نٔرسِنٛگ ہُنٛد اٮ۪گزام یَتھ أسۍ وَنان چھِ تہٕ ییٚلہِ مےٚ سُہ نٔرسِنٛگ اٮ۪گزام دیُت ییٚلہِ حظ مےٚ سُہ اٮ۪گزام دیُت تہٕ پَتہٕ ٲس نہٕ مےٚ پَے مےٚ وٕچھ پیپَر کہِ کیٛاہ حالتَہ گٔے مےٚ دوٚپ توتہِ سِلٮ۪کشَن گژھِ ییٚلہِ حظ مےٚ بہٕ چھُس وٕنۍکٮ۪نَس بانٛڈی پورہ روزان یِتھ پٲٹھۍ مےٚ پَتہٕ سِلٮ۪کشَن گٔے تہٕ مےٚ حظ گٔے سُہ گۄڈٕنٮ۪تھٕے ووٚن مےٚ گَرکیو گژھُن چھےٚ کہِ نَہ بہٕ اوسُس مَشوَرَس منٛز گژَھا کِنہٕ نَہ گژَھا کِنہٕ نَہ مگر مےٚ اوس نہٕ دِلٕچ أنٛدٕرۍ چاہت ٲس نہٕ پَیی مےٚ ٲسَہ کِنہٕ نَہ مگر مےٚ تُل سُہ اَکھ سٹٮ۪پ مےٚ کوٚر تَمہِ ساتہٕ اٮ۪ڈمِشَن جۄمہِ بہٕ حظ گوس گۄڈٕ تور گۄڈٕ کوٚر مےٚ جۄمہِ اٮ۪ڈمِشَن ییٚلہِ حظ بہٕ یور یور گٔے أسۍ گۄڈٕ گۄڈٕ کوٚر اَسہِ مَشوَر تہٕ گٔے حظ کٲم گٔے أسۍ یورٕ ییٚلہِ أسۍ یورٕ گٔے أسۍ ٹرٛینہِ منٛز گٔے أسۍ گۄڈٕ پَتہٕ حظ گٔے أڑِس گاڑِ منٛز ییلہِ حظ أسۍ تور وٲتۍ تَتہِ بیٖٹھۍ أسۍ گۄڈٕنِکۍ دۄہ بیٖٹھۍ أسۍ دٔیمہِ دۄہ کوٚر اَسہِ یونیورسٹی وِزِٹ ترٛیٚمہِ دۄہ حظ کوٚر اَسہِ بٮ۪نٛک وِزِٹ بَنوٚو اَسہِ ڈرٛافٹ ییٚلہِ حظ ژوٗرمہِ دۄہ گٔے کٲم ژوٗرمہِ دۄہ گٔے أسۍ پَتہٕ کالیج تہٕ تَتہِ حظ کوٚر اٮ۪ڈمِشَن اَتہِ جی اٮ۪م سی جموں پَتہٕ حظ پیوٚو کوٹ تہِ اَکھ وِزِٹ کَرُن کیٚںٛہہ اٮ۪فِڈیوِٹ انٛڈَرٹیکِنٛگ حظ گٔے حظ أسۍ تور ییٚلہِ اَسہِ تَتہِ سُہ دیُت پَتہٕ حظ کٔر اَسہِ کٲم تَمہِ پَتہٕ وٲتۍ أسۍ واپَس حظ وٲتۍ ڈیرَس پٮ۪ٹھ تہٕ أتی حظ کٔرٕکھ اَسہِ پَتہٕ فٕلایِٹ بُک کٔر حظ اَسہِ فٕلایِٹ بُک تہٕ کٔرٕکھ حظ اَسہِ پگاہ ٹِکَٹ وٲتۍ أسۍ گَرٕ ییٚلہِ حظ بہٕ گَرٕ ووتُکھ ٲسۍ گَرِکۍ وَنان ژےٚ کوٚرُتھ یِتھ پٲٹھۍ اٮ۪ڈمِشَن ووٚنمُس آ تہٕ پَتہٕ حظ گٔے کٲم پَتہٕ دوٚپُکھ مےٚ وۄنۍ کَر ژٕ کٲم ژٕ وٕچھ اَپگرٛیڈ مَہ گژھی یہِ کورُس کورُس اوس نہٕ مےٚ تھوڑا ٹھیٖک کِہیٖنۍ پَتہٕ حظ کوٚر چَلان چھِ گۄڈٕ کٔر اَسہِ تھوڑا ییٚمہِ تہِ واریاہ مُشکِلات حظ آے اَسہِ سٮ۪کٮ۪نٛڈ راوُنٛڈ کَرنَس منٛز سٮ۪کٮ۪نٛڈ راوُنٛڈ اوس نہٕ گژھٲنی پَتہٕ کوٚر اَسہِ تِم سٕلوگَن حظ دِژ اَسہِ یا اَسہِ کوٚڑ جلوٗس کوٚڑ اَسہِ باقٕے لٮ۪ٹرٕ حظ سوزٕ اَسہِ یِم باقٕے چیٖز چیٖز کٔرِکھ تہٕ گوٚو اَسہِ سُہ مگر پَتہٕ بیٛاکھ دٔلیٖل حظ گٔے کہِ پَتہٕ ٲسۍ نہٕ سٮ۪کٮ۪ڈ راوُنٛڈ کَرٲنی تہٕ پَتہٕ حظ کوٚرُکھ ییٚتہِ تَتہِ کوٚرُکھ راوُنٛڈ گوٚو مےٚ اَپگرٛیڈیشَن ییٚلہِ حظ مےٚ پَتہٕ اَپگرٛیڈیشَن گوٚو جیٚمۍسٕے منٛز بیٚکِس ؤریَس منٛز اَصٕل کورسَس منٛز پَتہٕ حظ کٔر مےٚ کٲم تہٕ کوٚر حظ مےٚ اَپگرٛیڈ ییٚلہِ حظ مےٚ اَپگرٛیڈ کوٚر ووتُس حظ بہٕ تور ییٚلہِ حظ بہٕ تور ووتُس تہٕ تَتہِ حظ کٔر مےٚ کٲم کہِ تَتہِ دیُتُکھ مےٚ کوٚر اَسہِ تَتہِ اٮ۪ڈمِشَن وٮ۪ڈمِشَن ٲسۍ مےٚ گَرِکۍ تہِ سۭتۍ تہٕ اَکھ حظ کوٚر مےٚ اٮ۪ڈمِشَن بیٚیہِ حظ کٔر مےٚ کٲم بیٚیہِ دیُتُکھ مےٚ یہِ کوٚر حظ اَسہِ روٗم ووٗم تہٕ کوٚر مےٚ اٮ۪ڈمِشَن گۄڈٕنِکٮ۪ن دۄہَن اوس مےٚ ٹھیٖک باسان تہٕ ٹھیٖک حظ اوس باسان کہِ پَتہٕ حظ گٔے کٲم پَتہٕ گٔے مٔنٛزی دٔلیٖلَہ کہِ پَتہٕ ییٚلہِ حظ تور بہٕ گوس دوٚپُکھ کَر سا ژٕ کٲم گوٚو تھوٚو مےٚ تَتہِ روٗم ووٗم بَدَل آے کوٚر اَسہِ اَکہِ دۄیہِ لَٹہِ وِزِٹ تہٕ پَتہٕ حظ گٔے مٔنٛزی کٲمَہ پَتہٕ دوٚپُکھ خبر ژےٚ مَہ گژھی اَپگرٛیڈ ییٚلہِ حظ اَپگرٛیڈُک دوٚپُکھ مےٚ دوٚپ خبر ہیٚکہِ مَہ گٔژھِتھ گژھیٛا نہٕ گژھیٛا اَپگرٛیڈ تہٕ بٔروس نہٕ حظ اوس نہٕ تَتھ پٮ۪ٹھ کِہیٖنۍ ییٚلہِ حظ مےٚ پَتہٕ اَپڈیٹ آے کہِ ژےٚ ہسا گٔے گٔژھی اَپگرٛیڈ کَشمیٖرسٕے منٛز پَتہٕ حظ کوٚر مےٚ اَپگرٛیڈ تہٕ بہٕ حظ آس یور تہٕ بَس